ہیٚلو السلامُ علیکُم وعلیکُم السلام ٹھیٖک چھِوٕ اصٕل پٲٹھۍ شُکُر خۄدایس کُن تُہۍ چھو سٲلِم ٹھیٖک ؤنِو تۄہہِ کوٚروٕ فون تُہۍ کٕم چھو اچھا اچھا ٹھیٖک آ ؤنِو حظ موٚزوٗر پانٛژھ شیٚے ضرورت تۄہہِ کیاہ حظ اوسوٕ کَرُن اچھا دانہ چھوٚمبُن کینٛہہ چھُنہٕ موٚزوٗرے بَنَن پرواے چھُنہٕ کِہِنۍ تہِ نہٕ کٔژ نَفَر چھو تۄہہِ گٔے پانٛژھ ٲٹھ نَفَر چھو تۄہہِ لَگنو تۄہہِ توتہِ اَدٕ ٹھیٖک چھُ بَنَنے ؤنِو تُہۍ ریٹ ویٹ کیاہ دِیِو أسۍ چھِ ونکیٚنَس ہیٚوان دۄہَس کم سے کم ستھ ٲٹھ شیٚتھ رۄپیہ آ ستھ ہتھ ٲٹھ شیٚتھ زیادٕ چھُ نہ یہِ چھُ دۄہَس پٮ۪ٹھ نیرُن پَتہٕ چھِ یہِ موٚزوٗرۍ کَرٕنۍ زیادٕ کَتہ چھُ نہ یہِ چھُ تۄہہِ باسان وَللہ چھُ نہٕ جا نہ نہ بَتہٕ چھو تۄہہِ پَننُے دیُن اَدٕ تُہۍ کوتاہ دِیِو ساڑ شیٚے ہتھ ساڑَن شیٚن ہَتَن پٮ۪ٹھ کُس چھُ آز موٚزوٗرۍ کران بیٚیہِ تہِ دۄہَس بَتہٕ چاے چھ پرٮ۪تھ کانٛہہ موٚزوٗرَس دِوان یہ چھ حظ کانٛہہ نٔو کتھ وچھو توتہِ کٔرِو کینٛہہ نہ نہ تُہۍ کٔرِو کٲم ساڑ ستھ ہتھ رۄپیہِ دِیِو تُہۍ موٚزوٗر سوزو تۄہہِ بَتہٕ گوٚو سونُے نہ نہ نہ تیوتاہ چھُ نہٕ گَژھان کِہیٖنۍ تہِ نہٕ بَتہٕ چھُ نہ نہ تیٚلہِ گٔے کَرٕنۍ کٲم تِمے گٔے اَنٕنۍ نَتہٕ گٔے اَنٕنۍ بِہٲر تمن گوٚو دیُن ٹھیٚکہٕ أسۍ چھِ نہٕ گَژھان یِتھ پٲٹھۍ کِہیٖنۍ تیٚلہِ چھو تُہۍ ہَمساے دِیِو تُہۍ ستھ ہتھ رۄپیہ دۄہَس بیٚیہِ گوٚو بَتہٕ وَتہٕ نہ بَتہٕ چھِنہٕ أسۍ سۭتۍ انان کینٛہہ أسۍ کَتہ انو ییٖتیٚہ دوٗرِ پٮ۪ٹھ بَتہٕ سۭتۍ بَتہ چھو تۄہہِ أتی دیُن توے چھِنہ أسۍ وَنان تُہۍ چھو نہ وَنان دہ وُہ کنال چھِ دَہَن وُہَن کنالَن چھُنہ ٹایم لگان أسۍ کرو کوشِش نتہ ہُرٲیہُکھ تُہۍ موٚزوٗرٕے تہٕ اگر تُہۍ ونان چھو ٲٹھ موٚزور تیٚلہِ یمو أسۍ ٲٹھ دہ موٚزوٗر أتی لَگہِ ٹایم کم ادٕ کیاہ چلو بیٚہِو خۄدایَس حَوال